اسلامُ علیکُم ورحمتہ اللہ وبركاتہ بہٕ ہسا چھُس سونٛچَان کہِ فوٹوگرافی ہسا چھُ اکھ اَصل پیشہٕ تِکیازِ خانٛدرَن پٮ۪ٹھ چھِ أسۍ امہِ موٗجوٗب فوٹو تُلان کہِ تِم فوٹو چھِ پتہٕ یادگار روزان مےٚ ہسا چھُ اصل لگان کہِ خانٛدرَن پٮ۪ٹھ فوٹو تُلٕنۍ یِمن دۄہَن بہٕ ہسا چھُس واراہَن خانٛدرَن پٮ۪ٹھ گوٚمُت پتہٕ تَتہِ فوٹو تُلۍ مٕتۍ فوٹوگرافی ہسا چھُ اکھ اَصٕل پیشہِ اتھ منٛز ہسا چھُ واراہ پونٛسہٕ زیٚنان یہِ ہسا چھُ واراہ اصل پیشہٕ اتھ منٛز چھُ واراہ اصٕل پونٛسہٕ تہِ زیٚنان بہٕ ہسا چھُس یی سونٛچان کہِ میون یُس برونٛٹھ برٛونٛٹھ کُن فیوٗچَر آسہِ تَتھ منٛز ہسا تُلہٕ بہٕ گژھٕ بہٕ یِمنٕے خاندرَن پٮ۪ٹھ فوٹو تُلنہِ